آ نیٚگیٹِو وِو چھِ اتھ ریٚڈ می نیٚٹ نوٹ ٹیٚن پرو یُس مےٚ کوٚر امہِ برونٛٹھ ذِکِر اَتھ چھُ تھوڑا یُتھے اَتھ ٹایم چھُ گَژھان ؤری ڈۄڈ ؤری گو ٹھیٖکھ تۄتَن تام چَلان فون اور ییٚمہِ پَتہٕ تمہِ پَتہٕ چھُ یہِ تھوڑا بہت ہینٛگ ہیٚوان گَژُھن بِلکُل اور ییٚمہِ ساتہٕ أسۍ ویٖڈیو کال کَران چھِ تمہِ ساتہٕ چھِ مٔنٛزۍ کیمرا گَژھان ہینٛگ کیمرا چھُن چَلان کِہنۍ اور بیٚیہِ یُتھے وِد ٹایم یہِ فون گَژھان واریاہ زیادٕ ہیٖٹ ہیٖٹ اَپ گَژھان ییٚمہِ کہِ وَجہ سۭتۍ واریاہ اَن اِیٖزِیٖنٮ۪س چھِ گَژھان چَلاوَن وٲلٕس